اسلام علیکُم ورحمتہ اللہ بٮ۪لسٮ۪کِس رٮ۪سٹرٛانٛٹ آ تُہۍ ؤنۍتو مےٚ مےٚ اوس یہِ فُڈ کوٚرمُت آرڈر تُہۍ ؤنۍتو مےٚ یہِ سوٗزمٕژ کیٛاہ چھُو تۄہہِ اَرسلان چھِ مےٚ ناو یے سورُے خراب کیٛاہ چھُو تُہۍ کَران اے تُہۍ وٕچھ حظ کیٛاہ ٹھیٖک اوسوٗ تۄہہِ اَتہِ سوٗزمُت مے کوٚر حظ خراب گۄڈٕ وٕچھِو وارٕ گۄڈٕ سوٗزمُت کیٛاہ چھُو تۄہہِ اے بَکواس مہٕ حظ لٲگِو کِہیٖنۍ تُہۍ کیٛازِ چھُ تیٖزی کَران گۄڈٕ وٕچھِو وارٕ یہِ چھُ سورُے خراب اَتھ کُس کھیٚیہِ ژٕ وَنتہٕ مےٚ اَتھ کُس کھیٚیہِ ہے ویٖڈیو چھُمَے مےٚ بَنومُت بہٕ کَرَے وٕنۍ سٮ۪نٛڈ ژٕ وٕچھِ خراب ژٕ وٕچھ مشک کیٛاہ چھِ اَتھ یِوان اَکھ گٔے پونٛسہٕ ضایع بیٚیہِ گٔے یہِ ٹایم ویسٹ یورٕ بۄچھٕ سۭتۍ موٗدمُت اِنسان اے ژٕ وٕچھ حظ ویٖڈیو حظ کَرَے بہٕ سٮ۪نٛڈ کیٛازِ چھُکھ ہٕٹہٕ مٕٹَے بکواس لاگان ووٚنُے نَہ اَکہِ پھِرِ خراب سوٗزمُت کیٛاہ غلطی کیٛاہ گٔے کیٛاہ غلطی گٔے ژٕ وَن تہٕ سوٗزمُت کیٛاہ چھُے ژےٚ یہِ نہ حظ اے نہ یہِ چھِنہٕ چَلان یہِ ویٖڈیو کَرَے بہٕ وایرل بہٕ سوزَے ییٚمِس یُس مٮ۪نیجَر چھی بہٕ سوزَے تٔمۍسٕے بہٕ دَپَس اے مےٚ ہسے کوٚر یہِ اَتہِ آرڈَر یہِ کیٛاہ چھُکھ یِمو سوٗزمُت یورٕ خراب اے پَکھ سَہ ہے ژے یا کَر مےٚ رِفنٛڈ کَر مےٚ فَٹوفَٹ یے چھِنہٕ چلان کِہیٖنۍ